ایکچُؤلی چھُ مَسلہٕ یہِ لُکھ کیازِ چھِ پریفر کران وُنہِ تہِ گامن منٛز روزُن تِکیازِ یُس یہِ ماحول چھُ آسان گامَن منٛز یہِ چھُ آسان واریاہ صاف نوٚیز چھُ نہٕ آسان مطلب یتھ پٲٹھۍ یِتھ پٲٹھۍ زَن بازرن منٛز ٹریٚفِک شور چھُ آسان یہِ یا باقٕے گنٛدگی چھِ آسان دو دُہ چھُ آسان اِنٛڈسٹریٖز چھِ آسان إں یِمن تہِ مطلب گنٛدگی چھِ آسان اَمہِ نِش دوٗر روزنہٕ خٲطرٕ چھِ پریفر کران لُکھ گامَن منٛزٕے روزُن تہٕ یُس یہِ گامَن ہُنٛد ماحول چھُ آسان یہِ چھُ واریاہ بہتر آسان بِالکُل اَتھ منٛز چھِ فرق یِوان کیٚنٛہہ چیٖز چھِ آسان گامَن منٛز اٮ۪ولیبٕل یِم نہٕ بازرن منٛز چھِ آسان کیٚنٛہہ تہٕ کیٚنٛہہ چیٖز چھِ آسان اٮ۪ولیبٕل بازرٕ یِمن منٛز گامَن منٛز یِم نہٕ بازرَن منٛز چھِ آسان کیٚنٛہہ لایک اَگرر أسۍ کتھ کرو دۄد چھُ آسان سَبزی چھِ آسان فروٗٹس چھِ آسان یم چھِ آسان گامَن منٛز آرام سان اٮ۪ولیبٕل تہٕ اَگرأسۍ باقٕے فیٚسَلٹیٖز وُچھو ٹریفِک فیٚسلٹیٖز ہاسپِٹلز سکوٗلز یِم چھِ آسان بیٚٹر اٮ۪ولیبٕل بازرَن منٛز تہٕ أسۍ ہٮ۪کو یی ؤنِتھ أسۍ چھِ اَوے پریٚفر کران گامَن منٛز رورُن بازرو کھۄتہٕ تِکیازِ یہِ چھُ ماحول چھُ آسان تہٕ یہِ چھُ آسان واریاہ بہتر تہٕ اَسہ چھُ آسان پَنٕنِس ماحولس منٛز مطلب أسۍ چھِ آسان سیٚوٗٹ گٔمٕتۍ اَتھ ماحولَس سۭتۍ أسۍ چھِ نہٕ ہٮ۪کان آرام سان جُڈتھ أربن کَلچرَس سۭتۍ کیٚنٛہہ